آ مےٚ ہَسا چھِ اَکھ بُک پٔرمٕژ یَتھ منٛز زَن مےٚ اَکھ ایٚپِسوڈ پوٚر تہٕ تَمہِ سٕتۍ آو مےٚ اَسُن تَتھ بُکہِ چھُ ناو دَ لافٹَر